اسلام علیکُم آب چھُ اِنسان سٕنٛدِ خٲطرٕ اکھ بیسِک نیٖڈ کۄلہِ ہٕنٛدِس تہٕ نَلقہٕ آبَس چھِ واریاہ زیادٕ فَرق آسان نَلقہٕ آب چھُ کۄلہِ آب ہِنٛدۍ کھۄتہٕ واریاہ صاف شِفاپھ آسان کۄلہِ چھِ گَنٛد تہِ وَسان تہٕ نَلقہٕ آب چھُ تمہِ بَرعکس صاف آسان

صاف آب ییٚلہِ اِنسان چٮ۪وان چھُ تٔمۍ سُنٛد ہیٚلٕتھ چھُ ٹھیٖک روزان تہٕ کٲم کَرنہٕ خٲطرٕ چھنہٕ اِنسانَس کانٛہہ تہِ ہَرجہِ گَژھان کانٛہہ بیٚمٲرۍ چھَنہٕ ہیٚکان پھٔہلِتھ کینٛہہ تہٕ آب چھُ پرٛٮ۪تھ زوٗ زٲژ اِنسان سٕنٛدۍ خٲطرٕ ضروٗری